السَلام علیکُم آ تُہۍ چھُو حظ ساجِد صٲب اہن حظ آ تُہۍ اوس شیٖشہِ سوٗزمُت تہٕ مِٹِنٛگ ٲسۍ کیٛاہ تھان اہن حظ آ خراب اٮ۪کچؤلی اٮ۪کزام برٛونٛہہ روٗدُس رٮ۪تس کھٔنٛڈس بٮ۪مار اوس سَکھ دود تہٕ ڈاکٹر صٲبس نِش نیوٗ تہٕ ڈاکٹر ووٚن پتہٕ دوٚپُن دِیو رٮ۪سٮ۪ٹ تھوڑا بہت تہٕ یہِ چھِ تھوڑا بیٚیہِ اوس أمِس اٮ۪گزایٹی تھوڑا گٔمٕژ پتہٕ دوٚپ ڈاکٹر صٲبن کٔرِو حظ رٮ۪سٹَے تہٕ أمِس چھُ تھوڑا دَباو تہِ آمُت تہٕ تَتھ بارس منٛز گَری حظ تہٕ أمِس آو نہٕ زیادٕ پرنہٕ ورنہٕ حظ کِہیٖنۍ ییٚلہِ پتہٕ بچہٕ چھِ روزان پرنس نِش تھوڑا دوٗر تہٕ پتہٕ چھُنہٕ گَژھان أمِس سِٹاٹ کَرُن مُشکِل اہن نُہ آز چھُ وَنہِ گوٚمُت ٹھیٖک ییٚلہِ یوٗنِٹ ٹٮ۪سٹ اَکہِ وِزِ ییٚلہِ یوٗنِٹ ٹٮ۪سٹ اوس تٔمۍ پوٚر نہٕ تَتھ کِہیٖنۍ اَکھ زٕ دۄہ روٗدۍ تہٕ کوٚر تٔمۍ سِٹاٹ پَرُن تہٕ پتہٕ گوس نہٕ زیادٕ گین تہِ کیٚنٛہہ تہٕ سُہ گٔیَس تھوڑا پرٛابلِم آسہِ گٔمٕژ حظ آ یَتھ آسہِ گٔمٕژ نَہ آز چھُ اَکہِ وِزِ سُہ ٹھیٖک سُہ ہٮ۪کہِ وَنہِ سُکوٗل تہِ حظ یِتھ تہٕ وۄنۍ چھِ البتہ وٕنہِ چھُس بہٕ تھوڑا چھُس نہٕ پانہٕ تہِ وۄنۍ موٗڈ یِوان ییٚلہِ چھُ نَہ حظ کانٛہہ بیوٗٹھ بیوٗٹھ کُنہِ جاے پتہٕ چھِنہٕ تَتھ وَنٛدٕ یِوان گَژھنہٕ کِہیٖنۍ نتہٕ ہیٚکہِ سُہ آز سُکوٗل یِتھ وۄنۍ چھِ تھوڑا گوٚمُت حظ ٹھیٖک دَوا چَلان آ چلو اِنشاء اللہ کروس کوٗشِش تہٕ اَکہِ دۄیہِ دۄہہِ واتہِ سُکوٗل حظ